آ مےٚ چھُ فیورِٹ بُک تتھ چھُ ناو ڈونٛٹ بی سیٚڈ یہِ چھِ اَکھ اِسلامِک بُک اَتھ منٛز چھِ واریاہ حدیٖث واریاہ کیٚنٛہہ کَتھٕ لیٚکھِتھ ییٚمہِ سۭتۍ أکِس اِنسانَس چھُ حوصلہٕ میلان سَمٕجھ یِوان کہِ مےٚ کیٛاہ پَزِ کَرُن اَسہِ کیٛاہ چھ حضرتِ محمد صوٚللہ سلیہِ وَسَلَمَن ووٚنمُت اَسہِ چھُ ہمیشہ خۄداے سۭتۍ آسان اَسہِ گژھِ نہٕ گابراوٕنۍ گَژھو نہٕ أسۍ أسۍ کِتھٕ پٲٹھۍ ہیٚکو کمہِ سُچویشَن منٛز کیٛاہ کٔرِتھ